پی ایم پوشَن سِکیٖم چھِ اَکھ سینٹرٛلی سپانسٲڈ سِکیٖم یَتھ مینلی مِنِسٹَر آف اٮ۪جُکیشَن چھِ کَران ہینٛڈٕل یا سُپانسَر وَنو أسۍ یَتھ منٛز یِہَے مطلب ڈِپارٹمنٹ آف اٮ۪جوکیشَن تہٕ لِٹریسی چھِ یِوان اَتھ منٛز کیٛاہ چھِ آسان اَتھ منٛز چھُ مین چیٖز یُس یہِ اَتھ منٛز گوٚژھ یِم بَہ یِم بَچہِ گورمنٹ سکوٗلن منٛز آسان ییا تِم سکوٗل یِمَن ایڈ آسہِ کَران گورمنٹ یِمَن گوٚژھ اَکھ ہاٹ میٖل یُن کُک کَرنہٕ یعنے کہِ غزا یُن دِنہٕ مینلی چھُ لَنچ ٹایم یُس چھُ آسان یِمَن ہَسا گوٚژھ سکوٗلسٕے منٛز یِنہٕ یہِ دِنہٕ یہِ گوٚژھ اَتھ بَتہٕ یا ییٚتہِ چھِ اَسہِ مینلی کٔشیٖر منٛز بَتہٕ یا دال وغیرہ چھِ یِمَن گوٚژھ یہِ سکوٗلسٕے منٛز یُن دِنہٕ اور یِم گٔژھۍ یِنۍ کھٮ۪ناونہٕ تہٕ چاناونہٕ کَم سے کَم اَکہِ لَٹہِ